ڈِسٹرک گاندربَلس منٛز چھِ اکھ ڈِسٹرک ہوسپِٹل بیٚیہِ چھِ لگ بگ ٹُوینٹی پرایمری ہیلتھ سینٹٲرٕس یُس ڈِسٹرک ہوسپِٹل چھُ سُہ چھُ سانہِ گرِ پٮ۪ٹھ لگ بگ ترے کِلومیٖٹر دوٗر أسۍ چھِ ہٮ۪کان تور وِدن فِفٹیٖن یا ٹُوینٹی مِنٹَن منٛز وٲتِتھ پایدٕلۍ اَگر أسۍ گژھاو اَگر اَسہِ پَنُن لِفٹ آسہِ تیٚلہِ چھِ أسۍ دہن منٹن منٛز تہِ ہٮ۪کان تور وٲتِتھ اسہِ چھِ سارنے پرایمری ہیلتھ سینٹرن پٮ۪ٹھ اَگر أسۍ واتان چھِ آسان أسۍ چھِ کَمفٲرٹیبٔلی واتان کیازِ کہِ تِم چھِ نزدیٖکٕے نَزدیٖکٕے سٲنۍ یِم پرایمری ہیلتھ سینٹٲرٕس چھِ اَسہِ چھِ اَسہِ چھُ نَزدیٖکٕے ییٚتہِ تُلہٕ مُلہِ تہِ چھُ اَسہِ ہوسپِٹل لارٕ تہِ چھُ ییٚتہِ ہوسپٹل ییٚتہِ چھُ اَسہِ کَنگنہٕ تہِ چھُ اَسہِ ییٚتہِ ہوسپٹل بیٚیہِ چھُ اَسہِ اکھ خٲصِیت ییٚتہِ یُس اَسہِ گاندربَل ڈِسٹرک ہوسپِٹل چھ تور چھِ أسۍ زیادٕ آسٲنی سان ہٮ۪کان وٲتِتھ عام لُکھ تہِ چھِ ہٮ۪کان تور اَصٕل پٲٹھۍ وٲتِتھ اَگر نہٕ تِمَن پَنُن لِفٹ تہِ آسہِ کِہینۍ کیازِ کہِ اَسہِ چھ تَتہِ فری آٹو سٔروِس وۄنۍ ایویلیبٔل گٔمٕژ تمہِ تَمہِ سۭتۍ چھُ پیشنٹَس یِم چھِ آسان تِم کَمفارٹِبٔلی کَمفارٹِبٔلی ہوسپِٹل پٮ۪ٹھ ہٮ۪کان وٲتِتھ یِوان گژھان بیٚیہِ یِم اَسہِ پرایمری ہیلتھ سینٹٲرٕس چھِ اَسہِ ییٚتہِ تِم تہِ چھِ اَسہِ نَزدیٖکے نزدیٖکٕے ییٚتہِ کَمٕے دوٗرِ پٮ۪ٹھٕ چھِ اَسہِ تِم پرایمری ہیلتھ سینٹٲرٕس اَگر راتلی کانہہ بیمار چھُ گژھان ڈِسٹرک ہوسپِٹل چُھ ہٮ۪کان وٲتِتھ سُہ یا پرایمری ہیلتھ سینٹٲرٕس تہِ چھُ سُہ ہٮ۪کان وٲتِتھ تہٕ یُس حظ ڈِسٹرکٹ ہوسپِٹل گاندربَلُک چھُ سُہ چھُ واریاہ اَصٕل مینٹینٔڈ چھُ تَتیُک سٔٹاف چھُ واریاہ اَصل تور چھِ أسۍ کَمفٲرٹِبٔلی واتان سُہ چھُ اَسہِ واریاہ زیادٕ نَزدیٖک ڈِسٹرک ہوسپِٹل یِم پرایمری ہیلتھ سینٹٲرٕس تہِ چھِ تِم تہِ چھِ اَسہِ نَزدیٖک نَزدیٖکٕے گامہٕ پَتہٕ گامہٕ چھُ اَسہِ ییٚتہِ پریمری ہیلتھ سینٹٲرٕس چھُ اَسہِ ییٚتہِ گامہٕ پَتہٕ گامہٕ چھُ تھیرِ چھُ اَسہِ أسۍ چھِ بابگنڈ پانہٕ بَسان تھیرِ چھُ اَسہِ پریمری ہیلتھ سینٹٲرٕس تھیرِ نیرتھٕے چھُ اَسہِ پَتہٕ لارٕ چھُ اَسہِ ہوسپِٹل لارکین پیشنٹن چھُنہٕ پیوان سَفر کَرُن اَگر تِمن موموٗلی تَپھ زُکام چھُ آسان تِم چھِ نہٕ ڈِسٹرک ہوسپِٹل وَسان علاج کَرنہٕ خٲطرٕ کِہینۍ کیازِ کہِ تِمَن چھُ لارسٕے منٛز ہیم ہوسپِٹل اویلیبل تِم چھِ گۄڈٕ لارٕے گژھان خدا رٔچھٕنۍ اَگر پَتہٕ کیٚنٛہہ خدا رٔچھٕنۍ کیٚنہہ بوٚڑ چیٖز چھُ آسان تیٚلہِ چھ تیٚلہِ چھِ تِم ڈِسٹرک ہوسپِٹل وَسان اَدر وایز چھِ تِمن ڈِسٹرک یہِ پریمری ہوسپِٹل چھُ تِمَن کَتہِ گاندر لارٕے چھُ تِمَن ہوسپِٹل یِتھٕے کَنۍ چھِ اَسہِ کَسنہٕ تہِ چھُ اسہِ ہوسپِٹل اَگر تَتیُک اَگر تَتہِ کانہہ بیمار ویمار چھُ گژھان سُہ چھُ توٗرۍ گژھان کَسنہٕ کِس ہوسپِٹلَس منٛز تَتہِ چھِ اَسہِ نیبرٕ کَنہِ لیب تہِ تَتھ ہوسپِٹلَس تٔتی چھِ سٲری ٹیسٹ ویسٹ تہِ گژھان یِتھے پٲٹھۍ أسۍ چھِ وابگُنڈ بَسان اَسہِ چھِ ساروی کھوتہٕ نَزدیٖک گژھان ڈِسٹرک ہوسپِٹل أسۍ چھِ کَمفارٹِبلی ہٮ۪کان ڈِسٹرک ہوسپِٹل وٲتِتھ اَگر أسۍ لوکَل گاڑِ منٛز کھسو لوکَل گاڑِ منٛز تہِ چھُ نہٕ اَسہِ تیوٗت ٹایم لگان اَگر وۄنۍ اَسہِ پَنٕنۍ گٲڑۍ آسہِ تَتھ منٛز چھُنہٕ اَسہِ بِلکُل کِہینۍ ٹایم لگان وۄنۍ اَگر نہٕ پَنٕنۍ گٲڑۍ تہِ آسہِ کِہینۍ تَپٲرۍ چھُ اَسہِ فری آٹۄ سٔروِس أسۍ چھِ تٔتھۍ منٛز گژھان واتان کَمفٲرٹِبٔلی کوٚت ڈِسٹرک ہوسپِٹل